اَسَلامُ علیکُم اَز وَنہو تۄہہِ بہٕ پَنٕنۍ اَکھ ذٲتی تَجرُبہٕ رٮ۪فرِجریٹَر متعلق عیٖذ برونٛہہ چھِ کَتھ اَسِہ گوٚو رٮ۪فرِجریٹَر خَراب یُس اَسِہ گَرِ اوس

وَنۍ کوٚر اَسِہ گَرِ مَشوَر أسۍ اَنو اَکھ نو رٮ۪فرِجریٹَر رٮ۪فرجہِ رٮ۪فرِجریٹَر اَننہٕ برونٛہہ کوٚر اَسِہ وَنۍ مَشوَر کُس گَژھِ جان کُس ہیوٗ رٮ۪فرِجریٹَر اَنو أسۍ تہٕ بہرحال مےٚ ووٚن پںٛنٮ۪ن کینٛہہ دوستَن زِ مےٚ چھُ اَکھ رٮ۪فرِجریٹَر اَنُن تُہٕںٛز راے کیاہ چھِ کُس ہیوٗ گژھِ ٹھیٖک تہٕ کیاہ کیٚم کَمپٔنی ہُنٛد گژھِ ٹھیٖک تہٕ دوستو دِژ واریاہ راے الگ الگ رٮ۪فرِجریٹَرو متعلق فَلٲنۍ اَن ہُہ اَن یہِ اَن تہٕ بہرحال پَتہٕ اوٚن مےٚ لاسٹَس اٮ۪ل جی یُک رٮ۪فرِجریٹَر یہِ چھِ عیٖذ برونٛہہ کَتھ ییٚلہِ اَسِہ سُہ رٮ۪فرِجریٹَر اوٚن عیٖذ ٲسۍ کینٛہہ دۄہ تہٕ اَسِہ اوس اَسِہ اوٚن سُہ رٮ۪فرِجریٹَر رٮ۪فرِجریٹَر چھُ واریاہ اَصٕل سُہ اوس واریاہ اَصٕل تہٕ بیٚیہِ اوس سُہ مطلب خوٗبصورت تہِ صحیح سُہ رٮ۪فرِجریٹَر آو مےٚ واریاہ ذٲتی پَسنٛد تہٕ گَرِکٮ۪ن تہِ آو واریاہ پَسنٛد سُہ چھُ رٮ۪فرِجریٹَر واریاہ کَم پاوَر سَپلاے نِوان تہٕ بیٚیہِ چھٮ۪س جگہ تہِ گُتٕجۍ یُس تَتھ فرٛیٖزَر کَمپاٹمَنٛٹ چھُ سُہ تہِ چھُ واریاہ اَصٕل تَتھ منٛز چھُ واریاہ کینٛہہ تہِ تھاووٚ تَتھ منٛز سُہ چھُ واریاہ جلدی فرٛیٖز کَران تہٕ بیٚیہِ یُس تَتھ أنٛدرِم جگہ چھِ سوٚتہِ چھِ گُتٕجۍ تَتھ منٛز چھِ واریاہ چیٖز یِوان واریاہ گَرَس منٛز یِم چیٖز چھِ آسان یَتھ رٮ۪فرِجریٹرٕچ ضروٗرَت چھ آسان تِم چھِ أسۍ تٔتھۍ منٛز تھَوان تہٕ تَتھ منٛز چھِ تِم اَصٕل پٲٹھۍ روزان یُس یہِ رِفرِجریٹَر چھُ مےٚ آو یہِ واریاہ پَسنٛد تِکیازِ اَمِچ قۭمَتھ تہِ ٲسۍ سٲنِس بَجٹَس منٛز یَتھ أسۍ وَنَان چھِ مطلب جیٚنوَن ریٹ ٲسۍ اَتھ تہٕ بیٚیہِ خوٚبصوٗرت تہِ اوس صحیح اَتھ رنٛگ اوس سُہ اوس واریاہ دِلکَش رنٛگ تہٕ بیٚیہِ چھُ یہِ پاوَر سپلاے ساروٕے کھۄتہٕ زیادٕ أزکِس یَتھ أزکِس یَتھ اَز دورَس منٛز چھِ یہِ واریاہ پاوَر کم نِوان تہٕ یہِ چھِ اَکھ اَصٕل کَتھ یہِ چھُ پاوَر کم نِوان تہٕ اَپٲرۍ تہِ چھُ اَسِہ یہِ بَچاوان تہٕ بہٕ یَژھان یی وَنُن اگر کٲنٛسِہ تہِ رٮ۪فرِجریٹَر آسِہ اَنُن بہتر گوٚو اَنُن اٮ۪ل جی یُکٕے تِکیازِ یہِ چھُ واریاہ اَصٕل رقمَس تہِ پٮ۪وان تہٕ اَتھ چھِ واریاہ خوٗ دِلکَش رنٛگ تہِ یِوان خوٗبصوٗرت رنٛگ تہِ یِوان تہٕ بیٚیہِ چھِ اَتھ واریاہ فٲیِدٕ یِم زَن مےٚ وٕچھ مےٚ کٔرۍ پانہٕ محسوٗس تہٕ عیٖذ پٮ۪ٹھ تہِ کوٚر اَسِہ قۄربان اَسِہ اوس کینٛہہ قۄربان ماز تہٕ یِتہِ وَنہو یُس یہِ قۄربان ماز چھُ سُہ چھُ اَسِہ وٕنہِ تہِ اَز گٔیے تَتھ پَنٛداہ وُہ دۄہ سُہ قۄربان ماز چھُ وٕنہِ تہِ اَسِہ اَصٕل پٲٹھۍ تَتھ منٛز روٗدمُت یَتھ نہٕ وٕنہِ مَزٕ ڈَلیو کینٛہہ نہٕ اَصٕل پٲٹھۍ بلکل اَصٕل پٲٹھۍ روٗد یا باقٕے آیٹَم یِم أسۍ رٮ۪فرِجریٹَرس منٛز تھَوان چھِ تِم تہِ چھِ بلکل اَصٕل پٲٹھۍ روزان تہٕ مےٚ باسیٚو یُس مےٚ یہِ رٮ۪فرِجریٹَر اوٚن اٮ۪ل جی یُک مےٚ باسیٚو یہِ واریاہ بہتریٖن تہٕ بیٚیہِ باسے مےٚ اَمِچ قۭمَت سۄ تہِ چھِ واریاہ ٹھیٖک ٹھاک قۭمَت یُس اَکھ عام اِنسان ہیٚکہِ اٮ۪فٲڈ کٔرِتھ یہِ چھُ واریاہ اکھ اَصٕل رٮ۪فرِجریٹَر مےٚ آو واریاہ پَسنٛد شُکریہ